سلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک گَرِ چھِو حظ ٹھیٖک وِیقار چھُو حظ یُس گٮ۪وَان چھِ بہٕ حظ چھُس ادنان وۅنۍ کیٛاہ چون ییٚتی حظ ہیٚوتُم أکِس چون نمبر دوٚپُن یہِ چھِ گٮ۪وَان مےٚ حظ اوس گَرِ گرِ حظ اوس فَنٛگشَن تُہۍ یِیِو حظ گٮ۪ونہِ گٮ۪وَنہِ یِیِو حظ کٲلۍکٮ۪تھ حظ چھُ ڈِیٹ کٲلۍکٮ۪تھ حظ تھٲرٹیٖن اَہَن حظ تُہۍ حظ یِیِو باہ بَجے حظ اَہَن حظ آ بیٚیہِ چھُو حظ تُہۍ ٹھیٖک اَہَن حظ آ ترٛےٚ اَنِو حظ اَہَن حظ آ مگر تِم گژھان بوٗزوٕ حظ اَصٕل گژھان آسٕنۍ گٮ۪وَان اَدٕ حظ اَدٕ حظ بیٚیہِ چھِو حظ تُہۍ ٹھیٖک اَہَن حظ ٹایمَس پٮ۪ٹھ حظ وٲتۍزیٚو اَدٕ حظ